اَسَلامُ علیکُم وَرحمَتُہ اللہِ وَبَرَکاتَہُ مےٚ چھُ ناو سایمہ یوتَس تامَتھ کَشیٖرِ منٛز کانٛہہ کُلۍ ذات وۄپداونُک سَوال چھِ ییٚتہِ چھِ ہارش اَصل وِنٹر تہِ تہٕ سَمَر تہِ یعنے کہِ ییٚتہِ چھُ واریاہ تۭر تہِ آسان تہٕ واریاہ تاپھ تہِ آسان امہِ خٲطرٕ اگَر ییٚتہِ کانٛہہ تہِ کُل وۄپداوو تمہِ برونٛٹھ چھُ ییٚتہِ وٕچھن کہِ یہِ ہٮ۪کے ییٚتہِ وۄپدٲیتھ ییٚتِچ مٮ۪ژ چھِ سِلٮ۪کٹہٕ کَرٕنۍ ییٚتہِ چھُ وٕچھن کہِ یہِ کَتٮ۪ن ہٮ۪کو أسۍ ترٲوِتھ تاکہِ اَگَر اَتھ زیادٕ آب آسہِ ضورَتھ سہٕ واتہِ اَتھ اَگَرے اَتھ زیادٕ تاپھ تہِ آسہِ ضورَتھن تہٕ تِتٚہِ چھُ گۄڈٕ وٕچھُن تمہِ پَتَن چھُ یہِ کُل کَرُن سِلٮ۪کٹہٕ تمہِ پَتَن ہٮ۪کہِ یہِ کُل وۄپدِتھ واریہَن قٕسمَن ہُنٛد کُلۍ چھِ یِم نہٕ ییٚتہٕ وۄپدِتھ ہٮ۪کَن کِہیٖن مِثال کے طور پر اَگر أسۍ وَنو کہِ کَشیٖرِ منٛز چھُ نہٕ سَہل سَہل اَمبہٕ کُلۍ وۄپدان لیمبۍ کُلۍ یِم ہیکَن نہٕ ییٚتہِ وۄپدِتھ کِہیٖنۍ تہِ نہٕ ؤ یِم آسٲنی سان سانہِ کٔشیٖر منٛز وۄپدان چھِ یا وۄپداونہٕ خٲطرٕ تِمن محنَت تہِ چھِ پٮ۪وان زیادٕ تِمن منٛزن چھِ یِوان ژوٗنٹھۍ چھِ یِوان ٹنٛگ چھِ یِوان ییٚتہِ چھِ یِوان ڈوٗنۍ چھُ یِوان ییٚتہِ چھُ واریاہ مٮ۪وٕ زٲژ یِم ییٚتہِ وۄپداونہٕ ییٚوان چھِ مَگَر یِمن چھُ پٮ۪وان بَرابر ؤری سَٹارٹ گَژھنہٕ پٮ۪ٹھ بَرابر أکِس ؤرِیس تانۍ کِیَر کَرٕنۍ تاکہِ یِمَن گَژھِ نہٕ زیادٕ تاپھ یا زیادٕ روٗد یا شیٖن نۄقصان واتناوُن امہِ خٲطرٕ چھُ أکِس باغہٕ وٲلِس پٮ۪وان سونٛتھٕ پٮ۪ٹھے اَتھ دَۄہ پٲشی تہِ کرٕنۍ تہٕ آب پٲشی تہِ کرٕنۍ اَگر ہاز ژونٛٹھٮ۪ن وَقتس بے وقتی طور آب آسنہٕ کِہیٖنۍ تہِ نہٕ تہٕ تِمن چھُ واریاہ تمہِ سۭتۍ نۄقصان واتان تِم چھِ تمۍ چھِ نہٕ تِم رَس ہیکان کھٲلِتھ کِہیٖنۍ یا رنٛگ ہٮ۪کان کھٲلِتھ کِہیٖنۍ تہِ نہٕ تمہِ خٲطرٕ چھُ أکِس زمیٖندارَس یا أمِس باغہٕ وٲلِس واریاہ مُشکِلات پٮ۪وان فیس کَرٕنۍ تاکہِ یہِ کَرِ کٲم یہِ کَرِ کُنہِ جایہِ آب واب اَرینٛج اِتھے کٔنۍ اَگَرے ڈوٗنۍ کُلِس أسۍ وَنو ڈوٗن کُل ہٮ۪کہِ نہٕ آبَس منٛز وۄپدِتھ کِہیٖنۍ تہِ نہٕ تمہِ خٲطرٕ چھِ تٔمِس اَلگ زَمیٖن کَرٕنۍ سِلٮ۪کٹہٕ تہٕ پَتہٕ گَژھِ نہٕ آب واب دَرُن أندۍ پٔتۍ زیادٕ کِہِیٖنۍ تہِ نہٕ یِم یِم چھِ سٮ۪ٹھٕے خوٗبصورَت کُلۍ آسان یِم کٔشیٖرِ منٛز ییٚتہِ وۄپدان چھِ یا ییٚتہِ چھُ باقٕے کُلۍ وۄپدان چھِ تِم اَگَر نہٕ پھَل دِوان تہِ چھِ کِہیٖنۍ مَگَر کٔشیٖرِ ہِنٛز خوٗبصورتی چھِ تِم واریاہ بَڑاوان یَتھ منٛز أسۍ وَنو کہِ بوٗنۍ چھِ پھرٮ۪س وَغیرہ چھِ ویٖری چھِ اِمن چھنہٕ تیٖژہ کِیر پٮ۪وان ضورَتھ کِہیٖنۍ تہِ نہٕ یِژھ ییٚتہِ کٮ۪ن مٮ۪وٕ کُلٮ۪ن چھِ کِیر پٮ۪وان ضورَتھ اَگر تَتھ تمہِ برونٛٹھ تہِ تمہِ پَتن تہِ چھُ پٮ۪وان أکِس زٔمیٖندارس اَتھ کھاد وقتَس پٮ۪ٹھ تراوٕنۍ تہٕ مٮ۪وٕ کُلٮ۪ن وَقتہٕ وَقتہٕ صفٲی کَرٕنۍ باغَس منٛز گَژھِ نہٕ کانٛہہ گندگی آسٕنۍ کِہیٖنۍ تہِ نہٕ باغَس منٛز گَژھِ نہٕ کانٛہہ موم جام آسٕنۍ کِہیٖنۍ تہِ نہٕ یا کانٛہہ تہِ سُہ چیٖز یا کُلِس گژھِ نہٕ کیوٚم لَگُن کِہیٖنۍ تہِ نہٕ تمہِ خٲطرٕ چھُ أکِس باغہٕ وٲلِس پٮ۪وان سٮ۪ٹھٕے محنَت تہٕ سٮ۪ٹھٕے کوٗشِش کَرٕنۍ یہِ کُل وۄپداونہٕ خٲطرٕ شیٖنَس منٛز یوتَتھ تامَ أسۍ کتھ کرو خاص کر ییٚتہِ یُس باغہٕ وول آسہِ تٔمِس چھُ پٮ۪وان شیٖن یِمَن کُلٮ۪ن دِنُن مٮ۪وٕ کُلٮ۪ن دِنُن پٮ۪وان شیٖن یِمَن گَژھِ نہٕ زیادٕ بار گَژھُن کِہیٖنۍ تہِ نہٕ یِمن چھُ ییٚوان ڈَکھ ژھانٛڈنہٕ باغہٕ وٲلَس چھُ پٮ۪وان واریاہ کَیر کَرٕنۍ کَٹٲے چھِ یمَن پٮ۪وان تمہِ برونٛہہ کَرٕنۍ یِم برانٛچس پٮ۪وان ہینہِ تاکہِ أہنٛدۍ یُس یہِ گوبٮ۪ر چھُ یِمن وَسہِ یہِ کشیٖرِ منٛز چھِ الہٕ پَلہٕ پرٛٮ۪تھ کُنہِ کُلِس ہرٕد وٲتِتھ یِوان برانٛچِس کَٹ کرنہٕ سُہ گوٚو اہم موٗجوٗب تِکیازِ کہِ ییٚتہِ چھِ آسان ہارٕش وِنٹر ییٚتہِ چھِ واریاہ زیادٕ تۭر آسان تہٕ واریاہ زیادٕ شیٖن پننہٕ کِنۍ چھِ یِمَن کُلٮ۪ن سیٹھٕے نۄقصان واتان امہِ پَتن خٲطرٕ چھُ أکِس زَمیٖن أکِس زٔمیٖندارَس پٮ۪وان کٲم کَرٕنۍ تٔمِس چھُ سونٛتھے تٔمِس چھُ ہَردے پٮ۪وان یِمن کُلٮ۪ن ہنٛز سَبیٖل کَرٕنۍ ؤ اَگر نے کُنہِ کُلِس کٲنٛسہِ زٔمیٖندارَن ہیوٚک ہَردٕ یہِ کٲم کٔرِتھ کِہیٖنۍ تہِ نہٕ تٔمِس چھِ نۄقصان تَتھ شیٖنس منٛز واتان تٔمِس چھُ تَتھ پَگہہ لنٛگ یِوان پھٕٹِتھ ییٚمہِ سۭتۍ تٔمِس واریاہ نۄقصان گَژھان چھِ امہِ نۄقصان نِش بَچنہٕ خٲطرٕ چھِ تٔمِس پٮ۪وان سونٛتھٕ پٮ۪ٹھے اَتھ وٕچھُن اَتھ لنٛجہِ سِلیکٹہٕ کَرنہِ بیٚیہِ پرٛٮ۪تھ کُنہِ کُلِس ییٚلہِ أسۍ وٕچھان چھِ تٔتھۍ چھِ نہٕ ہَر کانٛہہ لٔنڈ سہٕ آسان کِہیٖنۍ یُس مٮ۪وٕ چھُ دِوان اسلَیے چھُ پٮ۪وان باغہٕ وانَس کٲم کَرٕنۍ تٔمِس چھُ پٮ۪وان گۄڈنٮ۪تھٕے تِم لنٛجہِ کَٹ کَرناینہِ کٔشیٖرِ منٛز کانٛہہ تہِ کُل وۄپداوُن چھُ نہِ سہل کِہیٖنۍ تہِ نہٕ تِکیازِ کہِ ییٚتہِ چھِ نہٕ موسم ہٮ۪ووُے روزان کِہیٖنۍ تہِ نہٕ ییٚتہِ چھِ آسان واریاہ کالَس تۭر تہِ تہٕ ؤ ییٚلہِ تاپھ کَرِ سُہ تہِ چھُ واریاہ زیادٕ آسان ییٚمہِ کِنتھن ییٚتہِ واریاہ زیادٕ آب چھُ پٮ۪وان ضوٚرَتھ یا وَندَس منٛز چھ ییٚتہِ پٮ۪وان باغو منٛز آب کَڑُن آب چھِ ساران چھِ ییٚتہِ یہِ چھِ واریاہ زیادٕ مُشکِلات کٲشِرٮ۪ن ہنٛدِ خٲطرٕ امہِ خٲطرٕ چھِ ییٚمہِ وقتہٕ وقتہٕ أزکِس وقتس منٛز ؤ آزٕ چھِ ٹیکنالوجی نٔو نٔو ٹیکنالوجی اپناوان تہٕ بیٚیہِ یِم ایگرِکلچر وٲلۍ چھِ یا یِم باقٕے باقٕے ڈِپارٹمٮ۪نٛٹ آزٕ چھِ تِمن سۭتۍ اَتھٕ واس کٔرِتھ تہِ پنٛنٮ۪ن باغن واتان امہِ علاوٕ تہِ چھِ کٔشیٖرِ منٛز کُلۍ وۄپدان یِم پوشہِ کُلۍ چھِ وۄپدان واریاہ واریاہ اصٕل ہی چیٖز چھِ وۄپدان وَندَس منٛزن چھِ کانٛہہ تہِ چیٖز اگر وۄپداوُن آسہِ تَتھ چھُ پٮ۪وان موم جام لاگُن یَتھ أسۍ وَنان چھِ گریٖن ہاوُس پٮ۪وان چھُ اِستعمال کَرُن یِم وٕنکینَس بٔڑۍ بٔڑۍ ڈِپارٹمٮ۪نٹہٕ چھِ اِستعمال کَران تَتھ منٛز چھِ تِم پوشہِ کُلۍ وۄپداوان تاکہِ ییٚلہِ سونتھ واتہِ تہِ گۄڈے آسن ییٚتہِ پوش پھٔلۍ مٕتۍ ییٚمہِ سۭتۍ واریاہ ٹوٗرِسٹ اٹرٮ۪کٹہٕ چھِ گژھان تہِ تِم چھِ کَشیٖرِ یِوان یور وِزِٹ کرنہِ تہِ تِتھ کٔنٮ۪تھ کیاہ چھُ گژھان ییٚلہِ تِم وِزِٹ کرنہِ چھِ یِوان تِتھ کٔنۍ چھِ کَشیٖرِ منٛزِ اِنکم منٛز تہِ اِضافہٕ گژھان کَشیٖرِ تہٕ چھِ تِتھ کٔنۍ اَکنام یُس کٔشیٖرِ ہنٛد چھُ سُہ تہِ چھُ تِتھ کٔنٮ۪تھن ترقی کَران کٔشیٖر چھِ واریاہ خوبصوٗرت مگر ہر کانٛہہ کُل ہٮ۪کہِ نہٕ ییٚتہِ وۄپدِتھ کِہیٖنۍ باقین علاقن ہُند پٲٹھۍ یِتھ نہِ باقین علاقن اوس سورُے کِہیٖنۍ وۄپدِتھ ییٚتہِ تہِ ہیکہِ نہٕ سورُے کینٛہہ وۄپدِتھ کِہیٖنۍ تہِ نہٕ کیازِ کُل وۄپدِاوُن چھُ ٹوٹلی ڈِپینٛڈ آسان گۄڈنیتھ أکِس زٔمیٖندارَس برونٛٹھ میٚژِ پٮ۪ٹھ کہِ ییٚتِکۍ کٮ۪مہِ قسمٕچ مٮ۪ژ آسہِ یَتھ کٔشیٖرِ منٛز شُکرِیہ